میٛٲنۍ موج جنت گارٕنۍ مطلب سۄ چھِ گُزریٚمٕژ مےٚ ہیٚچھ تٔمۍ سٕنٛدی پٮ۪ٹھ بَچپَن پٮ۪ٹھ کُکِنٛگ بہٕ ٲسٕس تِمنٕے نظر تھاوان تِم کِتھ کَنۍ چھِ رَنان تِم ٲسۍ واریاہ زیادٕ ٹیسٹی فُڈ رَنان بہٕ ٲسٕس تِمَن کُن نظر تھاوان مےٚ بڑیو واریاہ زیادٕ شوق بہٕ کَرٕ ہا کُکِنٛگ ہُنٛد اللہ تعلیٰ ہن تہِ کٔر سۄ مےٚ نِش واریاہ زیادٕ دوٗر تمہِ کہِ باوجوٗد پیو مےٚ بار پنٛنِس پانَس پٮ۪ٹھ مطلب پَتہٕ ہیوٚچھ مےٚ واریاہ زیادٕ کُکِنٛگ کَرٕنۍ مطلب میون کھٮ۪ن یُس بہٕ رَنان چھَس سُہ چھِ واریاہ زیادٕ مٔشہوٗر میٛانٮ۪ن گَرِکٮ۪ن منٛز میٛانٮ۪ن ہمساین منٛز مطلب ییٚلہِ بہٕ سیُن چھَس رَنان مطلب سٲری چھِ یِوان دَپان چھِ مطلب اَسہِ دِ أڑ رَژھ اَسہِ دِ أڑۍ رَژھ ژٕ کِتھ کٔنۍ چھَکھ یہِ رَنان چٲنِس اَتھَس چھُ کیُتھ مطلب شعوٗر چھِ مطلب ژٕ اگر کیںٛہہ رَنان چھَکھ تَتھ چھِ آسان تیُتھ مَزٕ اگر نہٕ ژٕ کینٛہہ مصالیات مطلب یِم یِوان چھِ ترٛاونہٕ ٹیسٹ اٮ۪ڈ کرنہٕ خٲطرٕ یِم ترٛاوان چھِ تہِ اگر نہٕ تِم تہِ چھَکھ ترٛاوان تِم چھِ تویتہِ چھِ سیُن آسان واریاہ زیادٕ اَصٕل میٛٲنۍ ہمساے مطلب أسۍ چھِ واریاہ پِتٕرۍ أنٛدۍ أنٛدۍ أکۍسٕے جایہِ چھِ أسۍ بَسان تِم چھِ یِوان سون گَرٕ سیُن نِنہِ تِم چھِ وَنان چون سیُن چھُ آسان واریاہ زیادٕ مَزٕدار میٛٲنۍ یِم لۄکٕٹۍ لۄکٕٹۍ پِتٕر بٲے پِتٕر بیٚنہِ چھِ تِم زانَن نہٕ ہاکھ کھیوٚن کِہیٖنۍ البتہ ییٚلہِ بہٕ چھَس ہاکھ رَنان تِم چھِ سون گرٕ یِوان ہاکھ نِنہِ دپان ژٕ چھَکھ واریاہ زیادٕ اَصٕل ہاکھ رَنان مےٚ چھِ کُکِنٛگ منٛز واریاہ کینٛہہ تگان ہرکینٛہہ سیُن چھُ مےٚ تگان کُکِنٛگ منٛز رَنُن مےٚ چھُ بَچپَن پانہٕ پٮ۪ٹھٕے یِم لٲج مےٚ کُکِنٛگ کَرٕنۍ کیٛازِکہِ مےٚ ٲس واریاہ زیادٕ کُکِنٛگ ہُنٛد شوق واریاہ زیادٕ بَچپَن پٮ۪ٹھ کیٛازِکہِ بہٕ ٲسٕس پنٛنہِ ماجہِ کُن نظر تھاوان بہٕ ٲسٕس وٕچھان سۄ کِتھ کَنۍ چھےٚ رَنان مےٚ اوس تِتھ کَنۍ شوق بَڑان أنٛدٕرۍ کِنۍ میٛٲنۍ ہمساے یِم چھِ بہٕ چھَس گژھان ماتامال بہٕ چھَس گژھان بیٚنہِ ہُنٛد بہٕ چھَس گژھان ماسَن ہُنٛد تِم چھِ مےٚ تَتہِ وَنان ژٕیہِ دِ اَسہِ سیُن رٔنِتھ اَسہِ آسہِ کانٛہہ کٲم کانٛہہ فنٛگشَن آسہِ اَسہِ بوٚڑ بار بہٕ تِم چھِ تَتھ منٛز میٚیہِ نِوان دَپان نہ ژٕیہِ دِ رٔںِتھ ژٕ چھَکھ واریاہ زیادٕ اَصٕل سیُن رَنان میون مطلب یُس بہٕ سیُن چھَس رَنان سُہ چھُ واریاہ زیادٕ مٔشہوٗر واریاہ زیادٕ لۄکٕٹۍ شُرۍ یِم اَزٕکۍ لۄکٕٹۍ شُرۍ چھِنہٕ ہاکھ کھٮ۪وان دال چھِنہٕ کھٮ۪وان ییٚلہِ بہٕ ہاکھ چھَس رَنان تِم چھِ کھٮ۪وان ہاکھ تِم چھِ دَپان اَتھ چھُ واریاہ زیادٕ مَزٕ